مےٚ کَریوم بیگ اَکھ آرڈَر یونیوَرسٹی نِنہٕ خٲطرٕ ییٚلہِ کہِ زَن مےٚ وُنہِ ترٛیٚمٕے دۄہ اوس تہٕ سُہ اوس ژھیٚونمُت میٛون دِل گوٚو سٮ۪ٹھاہ تنٛگ تہٕ بہٕ گابرییَس وۅنۍ امہِ پَتہٕ کانٛہہ چیٖز یِتھٕ کٔنۍ آرڈَر کَرنہٕ خٲطرٕ زِ مےٚ باسٮ۪و یِہَے کہِ سُہ بیگ اوسُکھ زَن اوٚنمُت یِتھٕے کٔنۍ کَتہِ تامَتھ تہٕ دیُتمُت مےٚ تَتھ درٛاے نہٕ ژور دۄہ تہِ